ہیٚلو اسلام علیکُم اَصٕل پٲٹھۍ تۄہہِ چھُ حظ یہِ سٮ۪کھ چھِ حظ تۄہہِ نِش ایٚویلیبُل کیٚنٛہہ مےٚ ٲسۍ زٕ ترٛےٚ ٹرٛٮ۪کٹَر ضروٗرت اَدٕ سا اَدٕ سا ٹھیٖک حظ چھُ اَدٕ سا اَدٕ سا